مےٚ سا اوٚن راتھ کٕلنِک پُلس شمپوٗ یہِ چھُ وارِیاہ زیادٕ اَصٕل یہِ کوٚر مےٚ اِستعمال اَمہِ سۭتۍ روٗد مےٚ مس وارِیاہ زیادٕ نرٕم وارِیاہ زیادٕ سِلکی تہٕ بیٚیہِ ہَسا چھُ اَتھ کٕلنِک پُلس شپوٗوہَس یہِ ہَسا چھُ وارِیاہ زیادٕ کَم ریٹس یہِ چھُ ڈاین ہَتن رۄپین پٲنٛژھ ہتھ ایم ایل چھِ اَتھ منٛز آسان بہٕ ہَسا چھَس کَران یِمن پنٕنٮ۪ن بیٚنٮ۪ن رِکویسٹہٕ کہِ تُہۍ أنِو سا یہِ یِہَے کٕلنِک پُلس شمپوٗ یہِ چھُ وارِیاہ زیادٕ اَصٕل اَمہِ سۭتۍ چھُ مَس تہِ روزان ٹھیٖک تہٕ بیٚیہِ چھُ یہِ وارِیاہ زیادٕ کَم ریٹس